یُس یہِ گارڑٕن چھُ یہِ چھُ واریاہ مشکل میٚنٹین کَرُن تِکیٛازِ اَتھ چھِ پوش نیٖج یہِ لگاونہٕ خٲطرٕ گۄڈٕنیٚتھ واریاہ پۄنٛسہٕ لَگان گۄڈٕنیٚتھ چھِ پیٚوان یہِ زٔمیٖن میٛژ گژھہِ آسٕنۍ اَتھ چھِ پۄنٛسہٕ لَگان پَتہٕ چھِ پیٚوان اَتھ کھاد دوا ترٛاوُن ییٚمہِ سۭتۍ اَتھ نیٖج تہٕ بیٚیہِ اصٕل پوش چھِ یِوان تَمے سۭتۍ چھِ پتہٕ یہِ واریاہ اصٕل گژھان پتہٕ چھِ اَتھ پیٚوان دۄہے آب دیٛن ییٚمہِ خٲطرٕ موٹَر چھُ پیٚوان آنُن سُہ موٹَر تہِ چھُ واریاہ درٛوٚگ گژھان گاڑِنِنٛگ چھِ اَکھ اصٕل چیٖز گھرَس منٛز مگر اَتھ گژھَن پۄنٛسہٕ تہِ آسٕنۍ واریاہ پتہٕ یُتھٕے یہِ تیار چھُ گژھان اَتھ چھِ پیٚوان پتہٕ کَٹِنٛگ تہِ کَرٕنۍ گاسَس نظر تہِ تھاوٕنۍ أنٛدۍ أنٛدۍ اۭں گنٛڈُن تہِ یَتھ تہِ پۄنٛسہٕ چھِ لَگان اُوَر آل یُس گاڑِنِنٛگ چھِ اَتھ چھِ پۄنٛسہٕ لَگان سٮ۪ٹھاہ یہِ چھَنہٕ چیٖپ تہِ کیٚنٛہہ تہِ تیٖژاہ درٛوٚگ تہِ چھَنہٕ کیٚنٛہہ باقٕے چھِ یہِ واریاہ اصٕل چیٖز کہِ أسۍ کَرو گاڑِنِنٛگ